تُہٕنٛدۍ مَزٕدار کِتاب کَم آسہٕ سکوٗلَس منٛز کہِ تۄہہِ اوسوا مَزٕ لَگان یِم پَرنَس میٛانہِ مَزٕدار کِتاب اوس میتھ ساینَس اُردو کشمیٖری اِنٛگلِش سٲلِم کِتاب یِمَن اوس زبردست مَزٕ لگان یِمَن منٛز آسہٕ نصیحت آسان لیٚکھِتھ اُردُوَس منٛز ٲس تِژھ تِژھ نصیحت آسان مَزٕ اوس لَگان اِنٛگلِشس منٛز اوس آسان تِم لیٚکھِتھ تِمو سۭتۍ اوس سُہ مَزٕ لگان پرنَس پَتہٕ ٲسۍ تِم پرٛیَر تہِ ٲسۍ پَران صُبحٲے مارنِنٛگ اٮ۪سمَبٔلی پٮ۪ٹھ ییٚلہِ أسۍ گرٕ ٲسۍ واتان پتہٕ ٲسۍ أسۍ گَرکٮ۪ن تہِ بوزناوان تِم پایمہٕ تِمَن تہِ اوس زبردست مَزٕ لگان تِم پایمہٕ بوٗزِتھ تِم تہِ ٲسۍ خوش گژھان مےٚ ٲس نانۍ جَنتی تٔمِس تہِ اوس مَزٕ لَگان سۄ پایِم بوٗزِتھ یِتھَے کٔنۍ اوس میتھٕکۍ سوال کٔرِتھ سُہ لُطُف تہٕ سکوٗن یِوان سُہ چھُنہٕ آز کُنے منٛز یُس تَمہِ دۄہ اوس تَتھ میتھَس تہٕ ساینَسَس منٛز یِوان میتھَس تہٕ ساینَسَس اوس بَڑٕ مَزٕ یِوان کٲم لٮ۪کھنَس گَرِ بَڑٕ مَزٕ سان ٲسۍ أسۍ سکوٗل گژھان تہٕ پنٛنِس وۄستادَس سۄ کٲم صُبحٲے ہاوان اُستاد تہِ اوس زَبردست خوش گژھان تہٕ اوس سارنٕے بَچن منٛز تھوٚد تُلِتھ ژَرِ پوٚپ کَرناوان اَمہِ سۭتۍ اوس سون حوصلہٕ اَفضٲیی گژھان سُہ بچہِ تہِ ٲسۍ اَسہِ واریاہ زیادٕ عزت پَتہٕ کلاسَس منٛز تہِ کَران روٗز کَتھ اِنٛگلِشِچ یہِ اوس میون فیورِٹ سَبجَکٹ اَتھ اوس زَبردست مَزٕ لگان یہِ اوس مےٚ زَبردَست پَسنٛد مےٚ اوس اِنٛگلِش پَرُن پَرناوُن سارنٕے اوسُس بہٕ اِنٛگلِشس تٲلیٖم کران کیٛازِکہِ گورمٮ۪نٛٹ سکوٗلَن منٛز چھِ کَمزور بَچہِ آسان تِمَن چھُنہٕ گَریُک تیُتھ کانٛہہ حِسابَہ آسان کیٚنٛہہ تِم ہٮ۪کَن برٛونٛہہ کُن پٔکِتھ تِمَن چھِ تَتہِ مَدتھا وَدتھا پٮ۪وان کَرُن تاکہِ تِم ہٮ۪کَن پَتہٕ برٛونٛہہ کُن کانٛہہ کٲم کٔرِتھ یِتھَے کٔنۍ اوس اَسہِ اَکھ سَبجَکٹ اَکھ کٔشمیٖری تَتھ اوس لُطفَہ لَگان سَر اوس مےٚ تُلان تھوٚد وۄتھ سا گوٚبراہ پَر سا یہِ کٲشُر تہٕ کَر سا یِمَن بَچن تٲلیٖم اوسُس بہٕ بَچن تہِ تٲلیٖم کران تہٕ مَزٕ اوس لگان تِمَن تٲلیٖم کٔرِتھ زبردست مَزٕ لوٚگ مےٚ یہِ کٲشُر پَرنَس تہٕ پَرناونَس منٛز کٲشُر چھےٚ سٲنۍ ماجہِ زٮ۪و اَسہِ پَزِ اَتھ لول بَرُن عزت کرُن یہِ پزِ اَسہِ دۄہ دۄہ کھۄ دۄہ زیادٕ زیادٕ اِستعمال اَسہِ پَزَن پَنٕنۍ بَچہِ ہیٚچھناوُن کٲشٕر پَرُن تہٕ لٮ۪کھُن اَسہِ پَزِ پنٛنہِ ماجہِ زٮ۪و لول بَرُن اَسہِ پَزِ اَمہِ خٲطرٕ لَڑُن اَسہِ پَزِ بَچن کٲشٕر ہیٚچھناوُن تہٕ أتھۍ منٛز کَتھ کَرناوُن بَچَن گژھِ کٲشٕر پٲٹھۍ گَرِ تہِ کَتھ کَرُن یِمَن گژھِ وَنُن سکوٗلَس منٛز تہِ ٲسۍزیو کٲشٕر پٲٹھی کَتھ کَران یہِ چھو تٕہٕنٛز ماجہِ زٮ۪و اَتھ کٔرِو عزت تۄہہِ کَریو خۄداے عزت تہٕ ماجہِ زٮ۪و چھُ واریاہ ضٔروٗری آسان یہِ چھِ سخ ضوٚرتھ لگان زندگی منٛز زندگی کہِ ہر پہلُوَس منٛز چھِ یہِ ماجہِ زٮ۪و ضوٚرَتھ لَگان اَسہِ پَزِ نہٕ پَنُن یہِ طور طریٖقہٕ مٔشراوُن اَتھ پَزِ اَسہِ واریاہ زیادٕ عزت کَرُن لول بَرُن اَسہِ پَزِ نہٕ اَسہِ پَزِ نہٕ باقیَن زبانَن کُن زیادٕ گژھُن اَسہِ پَزِ پنٛنہِ ماجہِ زیٚیہِ رٲچھ تہٕ راوَٹھ کَرٕنۍ یہِ چھِ سٲنۍ ماجہِ زٮ۪و یہِ چھِ سون تاج اَسہِ پَزِ اَسہِ پَزِ یہِ پَرٕنۍ تہٕ بَچہِ تہِ پَرناوٕنۍ تہٕ باقٕے تہِ ہیٚچھناوٕنۍ اَمہِ علاوٕ گژھِ انٛگریٖزی تہِ ہیٚچھُن کیٛازکہِ وٕنۍکٮ۪ن کِس وقتَس منٛز چھِ انٛگریٖزی زیادٕ ضوٚرَتھ لگان یَتھ دورَس منٛز چھُ انٛگریٖزی یُک دور یہِ انٛگریٖزی زبان چھِ فی کُنہِ جایہِ آز اِستعمال گژھان عالمی سطح پٮ۪ٹھ تہِ چھِ یہِ واریاہَن زیادٕ اِستعمال گژھان انٛگریٖزی یَتھ تہِ پَزِ پَرُن مگر پَنُن یُس یہِ طور طریٖقہٕ چھِ پَنٕنۍ زٮ۪و چھِ کٲشٕر ماجہِ زٮ۪و یہِ تہِ پَزِ نہٕ مٔشراوٕنۍ کیٚنٛہہ باقی وَسلام